واریاہ لوکَل چٮ۪رِٹیٖز کوٚمنِٹی چھِ سٲنِس بانڈی پوراہَس منٛز یِم سَپوٹ چھِ کَران باقیَن کوٚمنِٹِیَن مطلب چایلڈٕ کِیَر چھِ ہوم لٮ۪س یِم لوٗکھ چھِ چٮ۪رِٹیبٕلی ٹرٛسٹ چھِ ہوپ وٮ۪لفِیَر ٹرٛسٹ چھِ اَلفجَر ٹرٛسٹ چھِ واریاہ چٮ۪رِٹی کوٚمنِٹی چھِ یِم سٲنِس بانڈی پوراہَس منٛز چھِ یہِ تہِ چھِ واریاہ زیادٕ اَصٕل